اسلام علیکُم جی بہٕ حظ چھَس اِقرا مےٚ حظ چھُ پوٗرٕ ناو اِقرا دِلاوَر تہٕ بہٕ چھَس روزان بارہ مُلا بونۍ یار جی بہٕ حظ چھَس گرٛیجویٚٹ مےٚ حظ چھُ بی ایس سی کوٚرمُت جی جی مےٚ حظ چھُ وُچھمُت سُہ پوٗرٕ اَصٕل پٲٹھۍ جی نا بہٕ یہِ حظ آسہِ میٛون گۄڈنیُک ایٚکٕسپیٖریَنس جی بہٕ حظ چھَس آ مےٚ حظ چھُ ریٖڈِنٛگ ہُنٛد واریاہ زیادٕ شوق امہِ علاوٕ حظ چھَس بہٕ کُکِنٛگ تہِ ہیٚچھان بیٚیہِ حظ چھُ مےٚ بیکِنٛگ ہُنٛد شوق امہِ علاوٕ حظ چھَس بہٕ گارڈٕنِنٛگ وَغیرَہ منٛز تہِ واریاہ اِنٹرٛسٹ تھاوان آ بہٕ حظ چھَس روزان بونۍ یار ییٚتہِ کیٚن لوٗکَن حظ چھُ زیادٕ پَسنٛد آ آ گِنٛدُن آ یِم تہِ گیمٕز چھِ آسان لایِک فُٹ بال کٕرکیٚٹ وَغیٚرَہ ییٚتہِ حظ چھِ واریاہ ٹورنامیٚنٛٹ آسان یِم آرمی تہِ چھِ اَرینٛج کَرناوان بیٚیہِ حظ چھِ ییٚتہِ دۅہے شامَس ادٕ کُنہِ نَتہٕ کُنہِ گرٛاونٛڈَس منٛز میٚچ حظ آسان امہِ علاوٕ حظ چھِ سٲنِس علاقَس منٛز آ لوٗکَن آ کھیٚن چیٚنُک واریاہ زیادٕ شوق تِم حظ چھِ ییٚتہِ مَطلَب کہِ ڈِفرینٛٹ طٔریٖقٕکۍ یِم ویٚرایٹیٖز چھِ آسان تِم بَناوان امہِ عَلاوٕ حظ چھِ ییٚتِکۍ لوٗکھ واریاہ آ یِم یِم ٹرٛاولِنٛگ ہُنٛد شوق تھاوان بیٚیہِ حظ چھُ سون علاقہٕ أکِس اَکھ ویلی ٹایِپ ییٚتہِ حظ چھُ آس پاس ساے سایِڈٕ جَنٛگَل بیٚیہِ حظ چھُ ترٛیٚیو طَرفو یپٲرۍ دٔریاو یِتھٕ کٔنۍ ہاپتھ کھےَ آ جہلم آ بیٚیہِ اَکھ دٔریاو آ ییٚتہِ حظ چھُ یِہَے زیادٕ سِپیشیالِٹی حظ چھِ یہِ واریاہ زِیادٕ خوٗبصوٗرَت مَگر اَنفارچوٗنیٹلی ییٚتہِ حظ چھُنہٕ تیٛوٗتاہ ٹوٗرِزَم کِہیٖنٛۍ گَژھان جی جی یِتھٕ کٔنۍ حظ اَتھ جابہٕ منٛز چھُ تھوڑا ؤرک لوٚڈ زیادٕ پَہَم بہٕ حظ چھَس یژھان کہِ مےٚ گَژھِ تھوڑا سا زیادٕ سیٚلری آسٕنۍ اَکھ زٕ ساس کیٛازکہِ مےٚ چھِ ٹرٛاوٕل تہِ کٔرِتھ آ تہِ کَرُن توٚت واتنہٕ باپَتھ یَتھ باپَتھ مےٚ واریاہ زیادٕ کِراے خرٕچ گَژھِ اَمہِ باپَتھ حظ چھَس بہٕ چاہان کہِ مےٚ گَژھِ تھوڑا سا زیادٕ تھوڑا بیٚیہِ